أں منٛزٕ منٛزٕ اوس ہیٚکان مُشکِل گٔژھِتھ مطلب بولنس منٛز تہِ لیٚکھنس منٛز تہِ ییٚلہِ پتہٕ اَسہِ یہِ کشمیٖری پوٚر اَتھ منٛز سۄ ییٚلہِ اسہِ سمٕج اَسہِ أسۍ ٲسۍ پتہٕ آرام سان کشمیری لیٚکھان تہِ کشمیٖری ہیٚکان بوٗلِتھ تہِ حالانکہ ییٚتہِ چھُ کم یِوان پرنہٕ کشمیٖری پِھر بھی مطلب پوٚر اَسہِ واریاہ اَسہِ ہیٚوچھ واریاہ کشمیٖری یس منٛز تہٕ بوٗلِتھ تہِ ہیٚوک پتہٕ تہٕ لیٚکھِتھ تہِ ہیٚوک